ہیٚلو وعلیکُم اَسلام آ ابھیٖہا چھَس بہٕ ہاں ہاں ہاں ؤنِو

آ بہٕ ہیٚکہِ سُہ کِراے پٮ۪ٹھ دِتھ پانے کیٚنٛہہ مَسلہٕ چھُنہٕ مگر تُہۍ ؤنِو مےٚ پراپر چھُ کَتن اَچھا ٹھیٖک مین چوکَس مَنز چھُ یہ بَڈگام اَڈٕ پٮ۪ٹھ کوٗتاہ دوٗر چھُ یہِ اَچھا اَچھا ٹھیٖک یہِ کٔژ پۅہَر مَکان چھُ زٕ پۅہَر کٔژَن کمرَن چھِ اتھ باتھ روٗم منٛز مَطلَب اَٹیچ کِچَن کَتہِ چھُ کِچَن چھا بۅنے یوت کامَن واش روٗم کٔژ چھِ اتھ اَچھا ٹھیٖک تُہۍ کٍتِس کالَس چھِو یَژھان یہِ کِراے پٮ۪ٹھ دیُن توتہِ کٔژَن ؤرۍیَن رٮ۪تَن دۄن رٮ۪تَن ہا ؤرۍیَس ہا دۄن ؤرۍیَن اَچھا ٹھیٖک چھُ تہٕ تَمہِ خٲطرٕ چھُو تۄہہِ مےٚ کَرٕنۍ اَمِکۍ فوٹوٗگرٛاف سیٚنٛڈ بیٚیہِ دِمہٕ بہٕ پانہٕ تہِ نَظَر کٮُ۪تھ چھُ کیٛاہ چھُ تہٕ تمی حِساب وَنو بہٕ تۄہہِ تۄہہِ کیٛاہ ییٖوٕ اَتھ مَنتھلی مَطلَب اِنکم یہِ کِراے کیٛاہ یِیہِ اَتھ ٹھیٖک کیٚنٛہہ چھُنہٕ تَمہِ خٲطرٕ چھُ مےٚ اَتھ توتہِ نظر دِنۍ تہٕ تُہۍ کٔرۍزیٚو مےٚ تہٕ بہٕ دِمہٕ اور نَظر پَگاہ کٲلۍ کٮ۪تھ تام ٹھیٖک چھا پَگاہ کٲلۍ کٮ۪تھ تام چھُ ٹھیٖک چھا او کے او کے چلو بیٚہہ